أسۍ چھِ گرس منٛز واریاہ بٔڑ فیملی یِہُنٛد گاڑین وٕنکیٚس چھُس بہٕ بہٕ چھُس کوٗشش کران یِم سٲری زٕ پَکناوٕنۍ مَگر مےٚ چھُ بَروسہٕ پَنٕنۍ جایہِ ہنڈرڈ پٔرسنٹ مےٚ وَرٲے تہِ چھُ یۄس میٲنۍ خانٛدارِنۍ سۄ چھ مےٚ پٔتۍ کِنۍ یِمن گا مطلب گاڈنِنگ کران مطلب رَچھان چھکھ کُنہِ ساتہٕ اَگر نہٕ گرس منٛز بہٕ آسہٕ یہِ چھُ تِہُند ٹیک کِیر کران